اَگر أسۍ وٕچھو یُس یہِ کشمیٖری لنٛگویج چھِ یہِ چھِ ہَنا یوٗنیٖک لنٛگویج أسۍ چھِ وٕچھان واریاہ وٲڑٕز یِم أسۍ باقٕیَن لنٛگویجن منٛز تہِ چھ لبان مگر أسۍ ہیٚکو نہٕ ؤنِتھ کٲشِر یۄس یہِ لنٛگویج چھ أمی چھ أنمٕتۍ یِم باقٕیَو لنٛگویجو پٮ۪ٹھ یَتھ کُن أسۍ ہیٚکو نہٕ یہِ ہن ؤنِتھ کینٛہہ تِکیازِ یۄس یہِ کٲشِر زبان چھ یہِ چھ انتہٲیی پرٲنۍ زبان

اَگر أسۍ وۄنۍ کینٛژَن وٲڑن ہُنٛد وٕچھو تہٕ اَتھ منٛز چھِ واریاہ تہِ کینٛہہ وٲڑ یِم باقِیَن زبانَن سۭتۍ رَلان چھِ مگر أسۍ ہیٚکو نہٕ یہِ ؤنِتھ یِم چھِ ڈِرایِو آمٕتۍ ہُمنٕے لنٛگویجَن پٮ۪ٹھ کَرنہٕ یا أسۍ ہیٚکو نہٕ یہِ تہِ ؤنِتھ پورٕ شُوَرٹی سان کہِ یہِ چھِ ہُموُے لنٛگویجو چھ یِم ایٚکۄیر کٔرۍ مٕتۍ کشمیٖری لنٛگویج پٮ۪ٹھ تہٕ یَتھ منٛز أسۍ وٕچھو أسۍ چھِ وَنان برادر یِتھَے کٔنۍ انگریٖزِیَس منٛز چھُ وٲڑ برٛدَر یِتھَے کٔنۍ چھِ واریاہ تِم وٲڑ یِم یِم فارسی یَس تہٕ کٔشیٖر کٔشیٖر یِم یۄس کشمیٖری لٛنگویج چھِ اَتھ منٛز تہِ چھِ کینٛہہ وٲڑٕز یِوان پانہٕ ؤنۍ یِم رَلان چھِ تہٕ فارسی پٮ۪ٹھ سنسکرٛت پٮ۪ٹھ چھِ کینٛہہ وٲڑ باسان مان ژٕ یِم یِمَن دۄنؤنی لٛنگویجَن کامَن چھِ